ہیٚلو اسلامُ علیکُم نہَ حَظ فرق چھےٚ نہٕ گژھَان کِہیٖنٛۍ آ پٔتۍمہِ لٹہِ آیےَ أسۍ کٕلنِکس پیٚٹھ اَز چھےٚ نہٕ فرق گژھان کیٚنٛہہ تھوڑا گٔے تہٕ خاص چھےٚ نہٕ گژھان کیٚنٛہہ وُِنکٮ۪س چھُ زُکام زبردس بیٚیہِ چھِ چھٲتۍ خراب بۄلٕڈ ترٛیش چیٚنۍ وۅنۍ کَر یمہٕ بہٕ کٕلنِکس پٮ۪ٹھ اَدٕ حظ ٹھیٖکھ چھُ